بہٕ ہسا چھُس اننت ناگس منٛز روزان یتھۍ پٲٹھۍ زن اننت ناگ ناو ہسا چھُ یتھ ہسا چھُ زٕ وٲڈ اننت اینڈ ناگ اننت میٖنٔز اَن گِنت یعنے کہِ واریاہ زَن ناگ میٖنٔز سُپرِنٛگس یعنے کہِ آبٕکۍ ذٔریعہِ مےٚ ہَسا چھُ پَنُن یہِ ہسا یہِ ڈِسٹرک پَنُن اننت ناگ واریاہ زیادٕ خۄش گژھان تَمہِ مٔزیٖد چھُس بہٕ روزن وول کھِرمُک یُس زن میٲنۍ میون آبٲیی وطن چھُ پنُن کھِرم ہسا چھُ مےٚ واریاہ زیادٕ پَنُن گام یُس چھُ مےٚ کھِرم یہِ چھُ مےٚ واریاہ زیادٕ پسنٛد تِکیازِ یہِ ہسا چھُ ترٛیو طرفو بالو سۭتۍ گِرِتھ یتھ منٛز ہسا چھِ نمتھ پٔرسنٹ آبٲدی سُہ ہسا چھِ مُنٲسر زٔمیٖن دٲری پؠٹھ یتھ منٛز ہسا چھِ باغات یتھ منٛز ہسا چھِ پرؠتھ کانٛہہ فصٕل چھُ ییٚتہِ وۄپدان تہٕ پنٛنہِ گامُک ساروی کھۄتہٕ بہتریٖن چیٖز اکھ چھُ ییٚتہِ یُس مےٚ زَن واریاہ زیادٕ ییٚمہِ موٗجوٗب پنٕنِس گامَس سۭتۍ واریاہ زیادٕ مُحبت چھُس کَران زِ اَسہِ ہَسا چھُ ییٚتہِ درگاہ عالِیا یتھ درگاہس منٛز زن موۓ پاک حضرت محمد صلی اللہُ علیہِ وسلم سُنٛد یہِ ہسا یہِ چھُ یہِ ہسا یہِ موٗجوٗد حظ یہِ گام پنُن گام ہسا چھُ مےٚ اَمہِ موٗجوٗب خۄش گژھان کہِ بہٕ ہسا چھُس یہِ ہسا یہِ میٲنِس گامس منٛز ہسا چھُ ٹٲٹھِس نبی صلی اللہُ وسلم سُنٛد مٲیہِ پاک موۓ شریٖف یہِ ہسا یہِ ییٚتہِ موٗجوٗد حظ یہِ